بہٕ چھَس یَژھان گَژھُن سعوٗدی عرب کیازکہِ ایز اےٚ مُسلِم اگر أسۍ وٕچھو کہِ اَسہِ چھُ پٮ۪وان حج کَرُن تہٕ سُہ چھُ اَسہِ ساروی کھۄتہٕ اَصٕل مطلب فرٕض تہٕ تمہِ موٗجوٗب چھُ اَسہِ پٮ۪وان سعوٗدی عرب عرب گژھُن بہٕ چھَس یَژھان گژھُن اَگر مےٚ چانٕس میلہِ کہِ کُنہِ کَنٹرٛی منٛز گژھُن تہٕ سُہ چھَس بہٕ یَژھان سعوٗدی عرب تہٕ پَنُن حج کَمپٕلیٖٹ کَرُن